مُشکلات یم زن زٔمیٖدارن چھ پؠوان وٕچھِنۍ سانہِ کشیرِ منٛز تِمن چھ ساروے کھۄتہٕ گۄڈنؠتھ یوان فصلن کم ریٹ زٔمیٖدار چھِ محنتہٕ سان پنُن فصل بناوان تہٕ منڈی منٛز کٕننہٕ خٲطرٕ نوان مگر یِمن منڈؠن منٛز چھِ باپٲرۍ واریاہ خۄد غرض آسان تہٕ یِمن زٔمیٖندارن چھِ کم پونسہٕ مِلان زٔمیٖندار چھِ دوا زٔمیٖن وایناونُک گۄڈٲے کنچی کرنٕچ تہٕ باقٕے خرچات نکھٕ آسان والٕنۍ چاہے أسی کتھ کرو دانِچ ژوٗنٹن ہنز یا باقٕے سبزؠن ہٕنز زٔمیٖندار چھ واریاہ کم کماوان ییٚلہِ کہِ زن تم چھِ ساروے کھۄتہٕ محنت کران